آب آب یُس اَکھ ضٔروٗری چیٖز چھِ اِنسان سٕنٛدۍ زندگی خٲطرٕ یِتھ کٔنۍ أسۍ وَنان چھِ زِ آکسیٖجَن وَرٲے ہیٚکہِ نہٕ اِنسان زندگی زِندٕ روٗزِتھ تِتھَے کٔنۍ ہیٚکہِ نہٕ آبہٕ وَرٲے تہِ اَکھ اِنسان زِندٕ روٗزِتھ کِہیٖنۍ سٲنۍ باڈی چھِ سَتَتھ پٔرسَنٛٹ آسان آبٕچ بَنیمٕژ سُہ سون جسم صحیح تھاونہٕ خٲطرٕ چھِ اَسہِ آبٕچ واریاہ ضوٚرَتھ پٮ۪وان آب چھِ أسۍ واریاہَن چیٖزَن خٲطرٕ ڈیلی یوٗز کَران فار اٮ۪کزامپٕل چَنہٕ خٲطرٕ سیُن رَننہٕ خٲطرٕ بَتہٕ رَننہٕ خٲطرٕ سرٛان کَرنہٕ خٲطرٕ پَلو چھَلنہٕ خٲطرٕ یا سون جسم صاف کَرنہٕ خٲطرٕ کُنہِ کامہِ پَتہٕ چھِ اَسہِ آب سٮ۪ٹھاہ ضٔروٗری آبہٕ وَرٲے چھِ اَکھ اِنسان سٕنٛز اَکھ زندگی واریاہ مشکل آبہٕ وَرٲے ہیٚکہِ ہا نہٕ اِنسان کانٛہہ تہِ چیٖز کٔرِتھ آب چھِ اَکھ قۄدرَتٕچ واریاہ بٔڈ نعمت ییٚمہِ وَرٲے اِنسان سُنٛد دُنیاہَس یا یَتھ زٔمیٖنَس پٮ۪ٹھ زِندٕ روزُن سٮ۪ٹھاہ مُشکل اوس اگر نہٕ آب آسہِ ہا أسۍ ہٮ۪کہٕ ہَو نہٕ کِہیٖنۍ یَتھ زٔمیٖنَس پٮ۪ٹھ وۄپدٲیِتھ سبزی وۄپداونہٕ خٲطرٕ چھِ اَسہِ آبٕچ ضوٚرَتھ پٮ۪وان دانہِ وۄپداونہٕ خٲطرٕ چھِ اَسہِ آبٕچ ضوٚرَتھ پٮ۪وان ڈِفرَنٛٹ مٮ۪وٕ وۄپداونہٕ خٲطرٕ چھِ اَسہِ آبٕچ ضوٚرَتھ پٮ۪وان یا زٔمیٖن خٲطرٕ واریاہَن زٔمیٖن چیٖزَن خٲطرٕ چھِ اَسہِ آبٕچ ضوٚرَتھ پٮ۪وان اگر نہٕ آب آسہِ ہا یَتھ زٔمیٖن آسہِ ہا بنٛجَر ییٚتہِ آسہِ ہا نہٕ کِہیٖنۍ تہِ زندگی زٔمیٖن آسہِ ہا اَکھ بنٛجَر بَنٛجَر پٕلینٮ۪ٹ زٔمیٖنَس منٛز چھُ آب سَتَتھ پٔرسَنٛٹ موٗجوٗد مگر ییٚمہِ منٛز أسۍ چٮ۪نہٕ لایق آب اَکہٕ وُہَے پٔرسَنٛٹ آب چھِ چٮ۪نہٕ لایق تَمہِ منٛز آبہٕ آب چھِ سانہِ جسمہٕ خٲطرٕ واریاہ ضٔروٗری ڈاکٹر چھِ وَنان اِنسان اَکھ اِنسان گوٚژھ اَکہِ دۄہ شےٚ پٮ۪ٹھ سَتھ گِلاس آب چیوٚن صحت منٛد روزنہٕ خٲطرٕ اگر نہٕ آب آسہِ ہے تہِ کِہیٖنۍ اِنسانَس وَتھِ ہا درٛاگ صفٲیی روزِ ہا نہٕ کِہیٖنۍ تہٕ ہر طرفہٕ آسہِ ہا گنٛد تہٕ فَکھ آب چھِ اَسہِ واریاہ ضٔروٗری پَنُن جسمُک مَل پَلوَن ہُنٛد مَل صاف یا باقٕے قٕسمٕچ گنٛدگی صاف کَرنہٕ خٲطرٕ ضٔروٗری